وعلیکُم اَسلام اَہَن حظ اَہَن حظ آ آ سیٖمنٛٹ چھُ واریاہ ایویلیبٔل تُہۍ ؤنو تۄہہ کیٛاہ چھُ ضروٗرت او کَتھ خٲطرٕ چھُ ضروٗرت آ ٹھیٖک ٹھیٖک یہِ ییٚتہِ حظ چھُ ایٚویٚلیٚبٔل امبوٗجا تہِ چھُ ایٚویٚلیٚبٔل سنٹیکس تہِ چھُ ایویٚلیٚبٔل تۄہہِ کیٚاہ ضرورت چھُ

سیفکو تہِ حظ چھُ سیفکو تہِ حظ چھُ سیفکو گژھوٕ تۄہہِ یہِ حظ شیٚے ہَتھ بیگ سنٹیکس گژھوٕ تۄہہِ یہِ پانٛژھ ہَتھ تہٕ امبوٗجا گژھوٕ تۄہہِ ٲٹھ نو شَتھ تام تۄہہِ چھُ ہا مطلب سلیب مطلب پلسٹرس لاگُن یا کُنہِ سِلیٚب وِلیٚب خٲطرٕ چھُ تۅہہِ لاگُن

ٹھیٖک ٹھیٖک تیٚلہِ حظ گژھِ اَصٕل سارِوِٕے کھۄتہٕ بیٚسٹہٕ سارِوِٕے کھۄتہٕ آ سارِوِٕے کھۄتہٕ اَصٕل حظ گژھوٕ تۄہہِ تیٚلہِ امبوٗجا سیمنٹ اَہَن حظ ریٹ چھا حظ درٛۅج تتھ نو شَتھ تہٕ اچھا ترٛےٚ ہتھ تُہۍ کٔرۍوا پیٚمٚنٛٹ سورُے کِنہٕ تُہۍ چھُو تھوڑا چلو کِہیٖنٛۍ چھُ نہٕ پَرواے تۄہہِ چھا یوٗرۍ یُن کِنہٕ أسی سوزو گاڑۍ یورے ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ نہَ حظ نہَ یہِ چھُ تۄہہِ گٔژھِو تُہۍ بیٚسٹ سیمنٛٹ حظ أمۍ اَتھ چھِ گارنٛٹی یہِ کَرِنہٕ کانٛہہ تہِ اَتھ زَن ترٛاووِ سُہ پَتہٕ سُہ چوٗنہٕ ووٗنہٕ یہِ کرِ نہٕ کِہیٖنٛۍ یہِ چھُنہٕ کران کیٚنٛہہ یہِ چھِ سارِوٕے کھۄتہٕ بیٚسٹ کَمپنی یہِ چھِ سٲری نِوان حظ از فاینل گژھِ تۄہہِ حظ ٲٹھ شَتھ پنٛژاہ نہَ ٲٹھ شَتھ پنٛژاہ گژھِ فاینل تۄہہِ چھَو پییِی از درٛۅجر چھُ زیادٕ چلو وٲتِو تُہۍ اَوا اَوا أسۍ چھِ دُکانَس پیٚٹھٕے اَگر تُہۍ ہیٚکِو ؤنکیٚنٕے یِتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے